آ بہٕ چھُس دۄہَے دۄہَے نِوٕز وٕچھان زِ گۄڈٕ چھُس بہٕ اَخبار تہِ پَران جے یِمَن ناو چھُ گرٛیٹَر کَشمیٖر بیٚیہِ چھُس بہٕ نِوزٕ وٕچھان گُلِستان نِوزٕ پٮ۪ٹھ یِم زٕ واریاہ اَصٕل نِوزٕ چھِ آسان اَمہِ سۭتۍ چھِ اَسہِ پَنٕنۍ جَنرَل نالیج یا کَرَنٹ ایٚفیرٕز تہِ سَمٕجھ تَران أتۍ چھِ اَسہِ اٮ۪گزامَن منٛز واریاہ آسٲنی گژھان بہٕ چھُس فالو کَران یِمَن نِوزٕ والٮ۪ن یِم چھِ واریاہ زیادٕ أصٕل وَنان منٛزٕ منٛزٕ چھِ یِم جوک تہِ وَنان بیٚیہِ چھِ یِم سارے دُنیاہچہِ خبرٕ وَنان سارے دُنیاہچہِ بیٚیہِ گژھِ نِوٕز بوزِ